آ اَسلامُ علیکُم اَز کَرو أسۍ کَتھ کہِ پَنُن گَرٕ کِتھٕ کٔنۍ تھاوو أسۍ صاف باقٕیو باقٕیو گنٛدٕ چیٖزو نِش تہٕ گۄڈَے پنٕنِس گَرَس گژھِ گۄڈے پوٗرٕ گۄڈٕ گَرٕ تھاونہٕ صاف برٛونٛٹھ گژھِ اِنسان پَنُن پان صاف تھاوُن